ایٚلو ویٚرا کُل چھُ وارِیاہ مُشکِل ٲں سٔروایِو کَرُن ریٚتہٕ کالہِ چھَس بہٕ تَتھ آب ٲں دِوان تہٕ وَنٛدَس چھَس بہٕ سُہ ژھیٚدنِس تھا